اَسلامُ علیکُم چھُو حظ بٔشیٖر احمد چھُو حظ ٹھیٖک چھُو حظ صحت چھِ حظ ٹھیٖک ژٕ وَن حظ مےٚ یہِ کَتھ اَکھ اَسہِ حظ اوس خانٛدَر ییٚتہِ اَسہِ چھُ فَنٛکشَن خانٛدَر حظ چھِ بیٚیہِ چھِ اَسہِ مطلب فَنٛکشَن کیٚنٛہہ واریاہ بوٚڈ پہنَس خانٛدَر چھِ اَسہِ اَسہِ چھِ لگان اَسہِ چھِ لگان بانہٕ ییٚتہِ واریاہ تہٕ اَسہِ ٲسۍ ژےٚ نِش بَننہٕ حظ اَسہِ یِم بانہٕ مطلب یِم لیٚجہٕ ویٚجہٕ ترٛاموٗ پَلیٹ یِم ٹوٗر پیٛالہٕ ووٗر پیٛالہٕ بَننہٕ حظ اَسہِ اَسہِ حظ چھِ اَسہِ حظ چھِ واریاہ بانہٕ لگان اَسہِ حظ چھِ مطلب بوٚڈ خانٛدَر اَسہِ لَگان اَسہِ چھِ لگان لۅکٕٹۍ تہِ لگان بٔڈۍ تہِ لگان لۅکٕٹۍ تہِ لگان زیادٕ بٔڈۍ تہِ لگان یہِ اَتھ کوٗتاہ حظ چھُکھ ژٕ اَتھ کوٗتاہ حظ چھُکھ ژٕ ہٮ۪وان رٮ۪نٹَس پٮ۪ٹھ کوٗتاہ حظ چھُکھ ژٕ ہٮ۪وان اَتھ اَسہِ حظ چھِ نِنۍ واریاہ مطلب ژٕ سونٛچھ واریاہ زیادٕ چھِ اَسہِ چھِ بوٚڈ خانٛدَر اَسہِ کۭتیٛاہ بانہٕ لَگان بٔڈِس خانٛدَرَس پٮ۪ٹھ کۭتیٛاہ بانہٕ لَگان مطلب یِم ڈرٛے فرٛوٗٹ خٲطرٕ تہِ ٹوٗر ڈرٛے فرٛوٗٹ خٲطرٕ ٹوٗرِ پیٛالہٕ مِٹھٲیۍ خٲطرٕ تہِ ٹوٗرِ پیٛالہٕ یہِ سِنٮ۪ن خٲطرٕ تہِ لۅکٕٹۍ ٹوٗرِ پیٛالہٕ ییٚمہِ ساتہٕ نِکاح ٹایِم چھِ آسان تَمہِ ساتہٕ چھِ لگان لۅکٕٹۍ سِنٮ۪ن خٲطرٕ تہٕ مِٹھٲیۍ خٲطرٕ تہِ لگان لۅکٕٹۍ ٹوٗر پیٛالہٕ تِم ترٛامہٕ ٹوٗر پیٛالہٕ تِم چھِنہٕ حظ تۄہہِ ایٚویلیبُل سٲلِم حظ پتہٕ کوٗ پتہٕ کوٗتاہ حظ ہیٚکھ ژٕ اَسہِ رٮ۪نٹَس پٮ۪ٹھ مطلب اگر أسۍ ژےٚ نِش اَنَو اَچھا گول ٹھیکہٕ گژھان اَتھ اَتھ کیٛاہ حظ چھُ گژھان گول ٹھیکہٕ چھُ حظ گژھان

اَچھا پٕنٛژٕہ ساس رۄپیہِ یہِ حظ چھِ گژھان واریاہ زیادٕ اَسہِ حظ چھِ لاگَتھ لَگان واریاہ زیادٕ اَتھ تھوڑا بہت کَر حظ کَنٛسیشَن اَتھ تِکیٛازِ اَسہِ چھِنہٕ حظ بانہٕ تہِ لگان واریاہ یَپٲرۍ چھِ اَسہِ خانٛدَر تہِ بوٚڈ یَپٲرۍ چھِ اَسہِ یَتھ لگان اَہَن حظ لگان حظ چھِ مگر یورٕ چھِنہٕ حظ اَسہِ پۄنٛسہٕ لگان واریاہ زیادٕ تہٕ تھوڑا بہت وۅں تھوڑا بہت اگر حظ ژٕ کَرٕکھ کیٚنٛہہ کَنٛسیشَن اَسہِ حظ چھِ یَتھ واریاہ زیادٕ لگان تیٚلہِ حظ کٔرۍزیٚو پتہٕ اَتھ کَنٛسیشَن چھِنہٕ حظ ٹھیٖک تیٚلہِ حظ یِمٕے بہٕ پگاہ اِنشاءاللہ تیٚلہِ یِمٕے بہٕ اِنشاءاللہ پگاہ ضروٗر دَہ بَجے ووتُس بہٕ اِنشاءاللہ اَدٕ حظ ٹھیٖک حظ چھِ